مےٚ چھِ پنٛںِس گامَس منٛز وٕچھمُت ییٚتہِ چھِ زیادٕ اوٚتام ٲسۍ أسۍ بٮ۪نٛکَن پٮ۪ٹھ لون نِوان ییٚتہِ چھِ زیادٕ خلق أسۍ کیٛازِکہِ تَتھ منٛز أسۍ پٮ۪وان اَسہِ گارَنٹَر سو یہِ تھاوٕنۍ اَتی ٲسۍ أسۍ بٮ۪نٛک دِوان لون مگر ییٚتہِ چھِ اَسہِ اَکھ گرُپ آمُتَن تَتھ چھِ وَنان سٮ۪لٕف ہٮ۪لٕپ گرُپ ییٚتہِ زَنہِ چھِ پانہٕ وٕنۍ آسان دَہ زَنہِ پَتہٕ یِم تہِ رٮ۪تَس پونٛسہِ چھِ سوٚمبران یِم چھِ تھاوان پَتہٕ بٮ۪نٛکَس منٛز بٮ۪نٛک چھِ یِمَن پرٛووایڈ کَران لون دِوان چھِ أتھۍ گرُپَس یِم زَنہِ چھِ پَتہٕ نِوان تِم لون ہرکانٛہہ زٔنۍ یوٚتَتھ تام مےٚ چھِ وٕچھمُت ییٚتہِ چھِ ہرکانٛہہ سُہ چھِنہٕ کٕہٕنۍ تہِ گَرٕ یُس نہٕ لون چھِ نِوان یِہٕے تھرٛوٗ بٮ۪نٛک بٮ۪نٛک بٮ۪نٛک چھِ پَژان یِمَن یِم تہِ زَنٮ۪ن ہُنٛد سیوِنٛگ چھِ آسان بٮ۪نٛک چھِ بٮ۪نٛکَس چھِ آسان سۄے مٔنی مطلب پانَس اَتھِ پَتہٕ چاہے چھِ سُہ أکِس گرُپَس دِوان پانٛژھ پانٛژھ لَچھ یا دَہ دَہ لَچھ لون یِم زَںہِ چھِ تُلان تہٕ نِوان چھِ یِم لون مگر اَتھ لونَس منٛز باسیٛاو مےٚ ساروے کھۄتہٕ اَکھ چیٖز ساروے کھۄتہٕ اِفٮ۪کٹِو باسیٛاو مےٚ یہِ لون نِنہٕ سۭتۍ اَتھ چھِ اِنٹرٛسٹ آسان واریاہ زیادٕ کیٛازِکہِ لُکھ چھی نہٕ ہٮ۪کان سَمجِتھ لُکَن چھِ باسان مطلب کہِ اَتھ چھِنہٕ تیوٗتاہ جیسے یِم چھِ وَنان ہَتَس چھِ اَکھ رۄپَے مگر یہِ اگر أسۍ وٕچھو بٮ۪نٛک چھِ نِوان فوٹی پٔرسَنٛٹ فوٹیٖن پٔرسَنٛٹ نِوان اِنٹرٛسٹ مگر یوٚتَتھ تام مےٚ باسیٛاو اَتہِ تہِ چھِ اَتہِ چھِ پٮ۪وان برابر وُہ پٔرسَنٛٹ دیُن اِنٹرٛسٹ أکِس زَںہِ مگر تِمَن چھِنہٕ باسان کِہیٖنۍ موسٹ پیٖپٕل چھِ نِوان ییٚتہِ لون سُہ چھِنہٕ کٕہٕنۍ تہِ چاہے سُہ کوٗر ٲسِن چاہے تیٚمۍ پوٚرمُت ٲسِن چاہے سۄ ایج ٲسِن بِلو ایٹیٖن یا اٮ۪بو ایٹیٖن ہرکٲنٛسہِ چھِ سُہ لون ہٮ۪کان أسۍ پرٛووایڈ کٔرِتھ مگر تِمنٕے زَنٮ۪ن یِم اَتھ گرُپَس منٛز شٲمِل آسَن یِم رٮ۪تہٕ رٮ۪تہٕ پَنٕنۍ سیوِنٛگ بَرَن چاہے ہَتھ بَرَن چاہے کوٗتاہ آسہِ ہے یِمو تھوٚومُت تِمَن چھِ یِم لون نِوان ییٚتہِ چھِ واریاہ زیادٕ نِوان لون فار ہاوسِز کٲنٛسہِ آسہِ کانٛہہ کاروبار کَرُن یا کٲنٛسہِ آسہِ خاندَر یا کٲنٛسہِ آسہِ بیٚیہِ کانٛہہ چیٖز تِم چھِ نِوان یِم لون مےٚ باسان ساروے کھۄتہٕ بوٚڑ چیٖز چھِ ییٚتہِ لون اوٚتام اوس پرٛووایڈ کَران گورمٮ۪نٛٹ بٮ۪نٛک وۄنۍ چھِنہٕ کانٛہہ دِوان تہِ نہٕ کِہیٖنۍ اَز چھِنہٕ نہ چھِ یِم گژھٲنی گورمٮ۪نٛٹَس اَز چھِ یِم سیوٚد سُہ ہٮ۪ل سٮ۪لٕف ہٮ۪لٕپ گرُپ تھرٛوٗ تمہِ سۭتۍ چھِ نِوان چاہے غریٖب ٲسۍ تَن أمیٖر ٲسۍ تَن نہ چھِ گارَنٹَر ژھانڈان نہ کانٛہہ تمہِ سۭتۍ چھِ ہٮ۪کان یِم اَصٕل پٲٹھۍ ایٖزی وے آسان سُہ لون نِنُک تاکہِ یِہٕنٛز زندگی گژھِ بسر ٹھیٖک پٲٹھۍ مگر اَکھ ٹایم چھِ واتان یہِ لون چھِ واریاہ ہٮ۪کٹِک باسان میٛانہِ حِساب چھِنہٕ یہِ لون اگر أسۍ نِمو یہِ چھِنہٕ اَصٕل اِفٮ۪کٹ تہِ چھِ کَران مگر تیوٗت تہِ چھِنہٕ کَران کِہیٖنۍ وقتَس پٮ۪ٹھ چھِ یہِ لون اَسہِ واریاہ زیادٕ واریاہ زیادٕ بَنان سُہ بٕڑٕن أکِس اِنسانَس خٲطرٕ ٹایمَس پٮ۪ٹھ چھِ یہِ سہوٗلیت دِوان مگر لاسٹَس چھِ یہِ بٔڑٕن کَران أکِس اِنسانَس یہِ لون نِنَس پٮ۪ٹھ کیٛازِکہِ اَتھ کَرِہے نہٕ کانٛہہ تہِ کانٛہہ چینٛج یُس اَتھ اِنٹرٛسٹ چھِ پٮ۪وان ساروی کھۄتہٕ بوٚڑ چیٖز چھِ اِنٹرٛسٹ اگر أسۍ دَہ ساس چھِ نِوان اَسہِ چھِ پٮ۪وان نِیَر اٮ۪باوُٹ ترٛےٚ ساس اَتھ اِنٹرٛسٹَے بَنُن گوٚو ترٛٮ۪ن ساسَن منٛز چھِ أسۍ تَتہِ نَس ساروے کھۄتہٕ ویٖک پویِنٛٹ چھِ اَسہِ اِنٹرٛسٹ سۭتۍ چھِ أسۍ تھوڑا بہت خسارَس منٛز گژھان اَصلی گوٚژھ نہٕ تیوٗت اگر اِنٹرٛسٹ ژور پٔرسَنٛٹ آسہِ ہے سُہ آسہِ گٔییٚیہِ بیٚنِفِشَل اَسہِ خلقَن خٲطرٕ